یِم زَن اَکثَر یِم سِکوٗٹَر چَلاوان وٲلۍ چھِ تِم چھِ اَکثَر کَران اَکھ یۄس مِسٹیک یِوان چھِ غَلطی دوہراوان چھِ سُہ گوٚو تِم چھِ جَلدی مَنٛز نیٖرِتھ ہیٚلمِٹ تُلان کِہیٖنۍ اور تمہِ کھۄتہٕ بٔڑ چھِ پَتہٕ تِم غَلطی کَران یہِ ہیٚلمِٹ نہَ چھِ تُلان پوٚتُس سۭتۍ سۭتۍ چھِ پَتہٕ تِم کَران یہِ غَلطی اَکثَر چھِ آسان تِمَن جَلدی مَنٛز روٗزمٕژ سٹینٛڈ پَتھَر یُس زَن واریاہ خَطَرناکھ چھُ یمہِ سۭتۍ زَن اِنسان زوٗ نِشِی ہیٚکہِ گٔژھِتھ یہِ چھِ بٔڑ بارٕ غَلطی یِم اَکھ یُس زَن اَکھ بایکَر بایِک چَلاوان وول کَران چھُ لایِٹ چھُ کَران ہَنٛگ تہٕ مَنگَے اِستعمال اور بایکہِ چھِ سایِڈ سِکریٖن یِم شِیٖشہِ چھِ آسان تِم چھِ ژھٕنان نیٚبَر کٔڑِتھ یمہِ سۭتۍ نہٕ پَتہٕ پٔتِم ؤتِم أتھۍ چھُ یِوان کِہیٖنۍ یِم چھِ تِم کینٛہہ مِسٹیک یِم نہٕ پَزیٚن تِمَن کَرنہٕ شیٖشہِ چھُ اوڈٕے دِتھ یِم چھِ ضروٗری تھاوٕنۍ تکیازِ اَتھ گَژھِ پٔتِم گاڈِ تہِ أتھِ یِنۍ لایِٹ چھَنہٕ ہَنٛگ تہٕ مَنگَے ضوٚرَتھ تراوٕنۍ کینٛہہ بیٚیہِ أچھَن پیٚٹھ ڈِپَر سُہ ضروٗری تِتہٕ چھَنہٕ کَرٕنۍ کِہیٖنۍ ہیٚلمٹ چھُ ضروٗری تھاوٕنۍ ہیٚلمٹ چھَنہٕ تھاوٕنۍ کِہیٖنۍ اور ہَمیشہ چھُ نیران برونٛہہ کَران تِم غَلطی یُس نہٕ سٹینٛڈ چھُ کھالان کینٛہہ